ہٮ۪لو تُہۍ چھُو حظ میٖشو پؠٹھ اہن حظ آ مےٚ کٔرِو مےٚ اوس آرڈَر واریاہ کٔرۍ مٕتۍ ایڈ نا یَتھ منٛز آیٹم ٲسۍ مےٚ واریاہ آیٹَم ایڈ کٔرۍ مٕتۍ شاپِنٛگ کاٹَس منٛز تہٕ مےٚ ٲسۍ یِم ہیٚنۍ مگر وۄنۍ کوٚر مےٚ پَنُن مایِنٛڈ چینج بہٕ چھُس دَپان مےٚ چھِنہٕ یِم ہیٚنۍ کینٛہہ وۄنۍ چھِ مےٚ گُزٲرِش اکھ تۄہہِ نِش کہِ مےٚ کٔرۍ تو یِم کاٹہٕ منٛز سٲری یِم پروڈَکٹ یِم چھِ یِم کٔرۍ تو مےٚ رِموٗ تِکیازِ بہٕ نَسا چھُس یژھان یِم وۄنۍ آرڈَر کَرٕنۍ کینٛہہ تِکیازِ مےٚ گوٚو مایِنٛڈ چینج وۄنۍ کٔرِو تُہۍ کٲم اَکھ تُہۍ کٔرِو یِم رِموٗ مےٚ اَمہِ کاٹہٕ منٛز تہٕ بہٕ کَرٕہا ایڈ اتھ نٔے پرٛوڈَکٹ اَتھ کاٹَس تہٕ شُکریہ